ٹریٚوٕل چھُ مےٚ واریاہ پسند ییلہِ مےٚ ٹریٚوٕل کوٚر جٔمۍ پیٹھ لدیانہ روڈ اوس این ایچ ژویہِ تٲجی واریاہ کھُلہٕ گاڑِ آسہٕ تیز دوان اینجاے گوو ساری جگہہ آیہِ گٲڈِ منٛز وُچھنہٕ آرام اوس گاڈِ منٛز اے سی اوس فُل کانہہ دِکتھ روٗز نہٕ ٹریٚولَس منٛز روٗز نہ کانہہ دِکتھ کانہہ پریشٲنی ٲس نہٕ ٹریٚولس منٛز گٲڑۍ ما گژھِ خراب یا بدل کینہہ ما گژھِ خراب تاکہِ ٹریٚوٕل روزِ سون واریاہ اصل سون پکُن روزِ واریاہ اصل کیازِ تِکیازِ یُس ہسا أسۍ ٹریٚول چھِ کران أسۍ چھِ کران مےٚ چھِ امۍ موٗجوٗب چھُس بہٕ پسند کران یہِ ٹریٚول تاکہِ اتھ منٛز چھُ ہر کانہہ جگہٕ یوان سانٮ۪ن أچھن منٛز بوزنہٕ تاکہٕ أسۍ ہیکو امچ یہِ فیٖل درد سمجتھ گرِکٮ۪ن باقین ؤنتھ یہِ ٹریٚول کۭژاہ اصل چھِ روزان اکس انسانس خٲطرٕ أسۍ چھِ ہیکان ہر کانہہ جگہہ اتھ منٛز وُچھتھ اتھ منٛز چھِ واریاہ چیٖز یوان یمہٕ سۭتۍ أسۍ خۄش چھِ روزان